اَکہِ دۄہ گٔے کٲم أسۍ ٲسۍ ڈیرَس أکِس پٮ۪ٹھ پانہٕ رَنان اَسہِ یِتھُے پایِپ ٲس تھوڑا بہت گیس یُس چوٗلہٕ چھُ تٔتھۍ سۭتۍ ٹَچ کَران تہٕ اَسہِ چھُ اَتھ پٮ۪ٹھ تھومُت بَتہٕ لٲگِتھ تہٕ اَچانکَن ہیوٚتُن یَتھ پایپہِ نار یِتھُے پایپہِ نار ہیوٚتُن تہٕ أسۍ گٔے اَنکانشَس دۄشوے اَسہِ چھَنہٕ پَیی مطلب کَرو کیاہ أسۍ ٲسۍ زٕ لڑکہٕ تَتہِ تہِ أسۍ چھِ پایِپ جَمکے خطرناک اَسہِ لاگے پایِپ نار ژھٮ۪وراوُن أسۍ چھِ یورٕ تَتھ دِوان زیٖر مگر نار چھُنہٕ ژھٮ۪وان کیٚنٛہہ پَتہٕ گٔے کٲم گیس چوٗلہٕ بَتہٕ وَتہٕ سُہ دوٚد سورُے مگر أمِس دوستَس میٲنِس آیہِ عقل أمۍ کٔر کٲم تہٕ أمۍ کوٚر ژھٮ۪ورو جلدی ہُہ أمۍ کوٚر گیس سِلٮ۪نڈر ہُتٮ۪ن بَند تہٕ گیس سپلاے گٔے بَند تہٕ یہِ آٹومٮ۪ٹِکٔلی ژھٮ۪ون ژھٮ۪و نار یہِ حظ روٗد واریاہَس ٹایمَس یہِ روٗد لگ بگ ترٛٮ۪ن ژورَن مِنٹَن دَزان اَمہِ سۭتۍ گٔیے دَزے اَسہِ پَتہٕ نَرِ نَرِ تہِ یہِ نار ژھٮ۪وراوان ژھٮ۪وراوان تہٕ بیٚیہِ گوٚو واریاہ زیادٕ اَسہِ دَباو مینٹَل پریشَر مینٹَل دَباو روٗد لگ بگ ترٛٮ۪ن ژورَن دۄہَن اَسہِ پیٚو پَتہٕ دَوا تہِ کھیون ڈِپرٮ۪شَنُک أکِس دۄن دۄہَن بَتہٕ دوٚد سورُے گیس چوٗلہٕ تہِ دوٚد سورُے بیٚیہِ دٔزۍ اَسہِ نر تہِ تہٕ فاینٔلی گوٚو پَتہٕ گوٚو گوٚو پَتہٕ سورُے رِکَوَر پانے